سلام علیکُم وعلیکُم اسلام اسلامُ علیکُم اَہَن حظ أسۍ چھِ ڈِپارٹمٮ۪نٛٹل سِٹور پٮ۪ٹھ تُہۍ کۄم چھُو

اَچھا گوٚو تُہۍ چھُو خانٛدر تُہۍ چھُو سامان ضوٚرَتھ بلکس منٛز ایولیبل

زیادٕ آسِنہٕ ایولیبل تُہۍ ؤنِو کیٛاہ کیٛاہ چھُ ضوٚرَتھ مصال چھُ سورٕے

سُہ تہِ چھُ نہ سُہ پے اَنُن تیٚلہِ تیٚلہِ پیرِو تُہۍ بہٕ انناو مگر پگاہ تانۍ چھُ اَہن حظ ڈِسپوزل سامان چھُ سورُے اَہن حظ وَنۍ دَپُو مےٚ یہِ ہوم ڈیٚلؤری کر چھَو تۄہہِ کَرٕنۍ آز ہٮ۪کو نہٕ بہٕ ونۍ کٔرِتھ بہٕ ہٮ۪کو پگاہ شامس واتنٲیِتھ سامان دٔہِم ٹھیٖک چھُ شام تانۍ واتناو بہٕ مگر تُہۍ ؤنِو مےٚ وَنۍ ؤنِو تُہۍ مےٚ باقٕے سامان مصال ووٚنوٕ تۄہہِ تیٖل تہِ

بیٚیہِ اہن حظ چھےٚ توٚمُل کوٗتاہ چھُ تۄہہِ ضوٚرتھ توٚمُل کوٗتاہ چھُو تۄہہِ ضوٚرَتھ وٕنکٮ۪س چھُ ڈاے کۄینٛٹل ایولیبل تیٚلہِ انناو بہٕ ٹھیٖک چھُ ٹھیٖک چھُ بہٕ اَنناو وَنۍ کٔرِو تُہۍ کٲم بہٕ کَرو تۄہہِ ییٚمہِ ساتہٕ بہٕ سامان انناو تَمہِ ساتہٕ کَرو بہٕ تۄہہِ کال ٹھیٖک چھُ کٔرزیو مسیج مسیج ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ بِہِو خۄدایس حوال